کہہ زٕ ہَتھ پٕنٛژٕہ ترٛےٚ ساس اکھتھ پنٛدہ پٕنٛژٕہ ساس شیٚے ہَتھ پٕنٛژٕہ زٕ لَچھ پٕنٛژٕہ ساس شیٚے ہَتھ پٕنٛژٕہ نو لَچھ اَرداہ ساس ترٛےٚ ہَتھ وُہ